اننت ناگ ڈِسٹرٛک یُس زَن یَتھ زَن سَوُتھ کشمیٖر تہِ چھِ وَنان یہِ چھُ تٲریٖخی اعتبارٕ تٲریٖخی لِحاظہٕ سٮ۪ٹھاہ اہم ڈِسٹرٛک کشمیٖر پرٛووٮ۪نسُک کشمیٖر صوبُک یَتھ منٛز چھِ واریاہ کینٛہہ خاص جایہِ یِمَن منٛز ٹٮ۪مپٕلٕز چھِ مَٹَن چھُ اَکھ ٹٮ۪مپٕل اَکھ یُس زَن سٮ۪ٹھاہ تٲریٖخی ٹٮ۪مپٕل چھُ ییٚمہِ ساتہٕ یاترا شروع چھِ گَژھان واریاہ یاترٛی یِم زَن شَردالوٗ چھِ آسان یِم چھِ اَتھ ٹٮ۪مپٕلَس منٛز واتان تہٕ اَتہِ چھِ پرٛارتھنہ کَران پوٗجا کَران اَمہِ پَتہٕ چھِ بیٛاکھ اہم پٕلیس یۄس زَن چھِ یَتھ ڈِسٹِرٛکَس منٛز سُہ گوٚو یِہ سا یہِ بال تل بال تل تہِ چھُ اَکھ وَ بوٚڈ بار اَکھ فیٖلڈ اَکھ یَتھ منٛز یاترٛی چھِ قیام کَران تہٕ تہِنٛدِ رَہٲش گاہ خٲطرٕ روزنہٕ خٲطرٕ کھٮ۪ن چٮ۪ن خٲطرٕ چھُ پوٗر اِنتظام آسان تہٕ اَمہِ علاو چھُ اِسلام آباد ڈِسٹِرٛکَس منٛز اَکھ تٲریٖخی پٕلیس اَکھ تٲریٖخی جاے اَکھ سُہ گوٚو اَمَرناتھ شرٛاین اَمَرناتھ شرٛاینَس منٛز چھِ ہِنٛدوستان کٮ۪و کوٗنو کوٗنو پٮ۪ٹھ کیاہ دُنیا کہ مختلف خٕطَو پٮ۪ٹھ لُکھ یِوان یاترا کَرنہٕ خٲطرٕ تہٕ تَتہِ چھِ بھگوان سٕںٛز پرٛارتھنہ کَران تہٕ تِمَن چھِ تِم مقاصِد پوٗرٕ گَژھان ییٚمہِ مقصد خٲطرٕ تِم تور یِوان چھِ بہر حال یِم چیٖز چھِ سٲری یَتھ سَوُتھ کشمیٖرَس منٛز اَمہِ علاوٕ چھُ سَوُتھ کشمیٖرَس منٛز بیٛاکھ اَکھ جاے یَتھ زَن وَنان چھِ یجہِ بیٚور اَتہِ تہِ چھُ اَکھ خاص ٹٮ۪مپٕل اَکھ یَتھ زَن اَکھ تٲریٖخی اہمیت چھِ اَتتہِ چھِ واریاہ لُکھ اور گَژھان تہٕ یِم چھِ اَتہِ بھگوان شِو سٕنٛز پوٗجا کَران تہٕ کانٛہہ ٹِکَٹ چھَنہٕ کانٛہہ فیٖس چھُنہٕ کانٛہہ بالکُل چھُ پرٮ۪تھ کٲنٛسِہ اِنسان سٕنٛد خٲطرٕ اَتھ آرام سان اٮ۪نٹرٛی یُس اِنسان ویٚژھِ سُہ ہٮ۪کہِ یِمَن جایَن گٔژھتھ تہٕ کانٛہہ قید چھَنہٕ کانٛہہ پابنٛدی چھَنہٕ کانٛہہ بین چھَنہٕ لِحاظہ کٔرِتھ یِم چیٖز چھِ اَہَم یَتھ اِسلام آباد ڈِسٹِرٛکَس منٛز اننت ناگ ڈِسٹِرٛکَس منٛز تہٕ یُہ خاص ڈِسٹِرٛک اَکھ